واریاہ فرق حظ چھِس واریاہ فرق چھِ گژھان مےٚ چھِ کیٖپیڈ فون حظ تہٕ یُس یُس نوٚو جٮ۪نریشَن چھِ یِمَن چھِ آسان یِم حظ اٮ۪نٛڈرایِڈ فون اَتھ پٮ۪ٹھ چھِ یِم ہٮ۪کان وَٹسٮ۪پ یوٗز کٔرِتھ حظ أسۍ چھِ ہٮ۪کان کالِنٛگٕے یوتَن کالِنٛگٕے یوتَن یوٗز کٔرِتھ حظ بیٚیہِ یِم یہِ اَمہِ کھۄت پَتھ حظ ٲسۍ تِمَن ٲسۍ نہٕ سُہ کیٖپیڈ فون تہٕ آسان کِہیٖنۍ یی ڈِفرٮ۪نٕس حظ ٲس آسان تہٕ گژھان حظ چھِ مِشکِل تہٕ لَگ بَگ یوٗتاہ یوٗتاہ برٛونٛٹھ برٛونٛٹھ پَکان تیوٗتاہ چھِ اٮ۪ڈجَسٹ حظ گژھان ماحولَس سۭتۍ